اَسَلامُ علیکُم مےٚ چھِ گَرِکۍ تِم چھِ واریاہ اَصٕل کیٛازِ کہِ کینٛہہ آسن چھُ سورُے أسۍ کَرَان پانہٕ ؤنۍ گَرِکۍ فرٛٮ۪نٛڈ چھِ فرٛٮ۪نٛڈَن سۭتۍ چھِ واریاہ ڈِسکَس یِوَان کَرنہٕ چَکرَس چھُ آسان گژھُن گژھان چھِ تہٕ پَتہٕ چھِ گَرِکۍ گَرِکۍ تہِ چھِ ہَر کانٛہہ خواہِش پوٗرٕ کَرَان کیٛازِ مول موج چھُ آسَان واریاہ اَہَم تہٕ بیٚیہِ یِم فرینڈ سۭتۍ چھِ واریاہ توتہِ گِنٛدُن کَرَان توتہِ تِمَن سۭتۍ ہُکُن یُکُن چَکرَس وَکرَس گَژھَان فرٛٮ۪نٛڈ فرٛٮ۪نٛڈ چھُ واریاہ أہم گَرِکۍ یِم پَنٕنۍ گَرِکۍ چھِ آسَان تِم چھِ ہَر کانٛہہ خوہش بَچہِ اَسہِ خٲطرٕ کَران پوٗرٕ کیٛازِ کہِ گَرِکۍ چھِ واریاہ واریاہ زیادٕ اَصٕل آسان زیادٕ تَر مول موج مول موج تہِ آسان